اَسَلام علیکُم أسۍ حظ چھِ پَلَو چھَلان اَگَر أسۍ وٕچھو آزُک طریٖق أزکہِ آز چھِ أسۍ چھَلان پَلَو واشِنٛگ مِشیٖن مَنٛزٕے زیادٕ تہٕ امہِ برونٛٹھ ٲسۍ أسۍ کَران کٲم امہِ برونٛٹھ ٲسۍ باٹہِ مَنٛز تھاوان پَلَو ترٲیِتھ کینٛہہ سٔرفہٕ رَژھَ تھاہَس وٕشنِس آبَس مَنٛز ٲسۍ تراوَن تہٕ یا سۄکھبُل آسہا یا توٚت آب آسہا تٔتۍ مَنٛز ٲسۍ تراوان تہٕ چھَلان ٲسۍ پَلَو آز اَگَر نہٕ زیادٕ سۄکھبُل آب تہٕ آسہِ کِہیٖنۍ آز چھِ کَران کٲم ترٛاوان یِتھے پٲٹھۍ آب بیٚیہِ ترٲو سٔرٕف مِشیٖنہِ مَنٛز تہٕ چھٔلۍ تٔتھۍ مَنٛز پَلَو تٔتھۍ مَنٛز چھِ کَران سِپِن تہِ تِم چھِ ہۄکھان تہِ یہِ تٔتھۍ مَنٛز چھِ تِم آب واب تِمَن نیران تِم چھِ چیٖرنہٕ یِوان اصل پٲٹھۍ یِم آسان خۄشِک گٔمٕتۍ تراوان نیٚبَر کُن تاپَس تہٕ ہۄکھۍ تہٕ مَگَر یہِ کُنہِ ساتہٕ ییٚلہِ نہٕ وۄنۍ پاوَر واوَر آسہِ کِہیٖنۍ اَگَر وٕچھُو وَندَس مَنٛز وَندَس مَنٛز چھُ گَژھان زیادٕ مُشکِلات پاورَن ہِنٛد پاوَر چھُنہٕ وَندَس مَنٛز زیادٕ آسان کِہیٖنۍ تمہِ دۄہ چھِ أسۍ کٲم کَران تمہِ دۄہ چھِ أسۍ آب وٕشناوان کُنہِ مَنٛز تھوڑا کَران توٚت ہیوٗ ییٚمہِ سۭتۍ یہِ مَل وَل نیرِ پَلوَن صاف گَژھان داغ واغ آسان تِم نیرن تہٕ أسۍ چھِ کَران کٲم آب تٔژروو کُنہِ پیٚٹھ دانَس پیٹھ تژراوان یا ہیٖٹرَس ویٖٹرَس پیٚٹھ اَگَر نہٕ پاوَر آسہِ تیٚلہِ چھُ دانسٕے پیٚٹھ ضروٗری تہٕ تٔتھۍ مَنٛز ترٛاوُن باٹہِ واٹہِ مَنٛز کُنہِ سُرُف تِتھے پٲٹھۍ پرٲنۍ پٲٹھی تھاوان سُرُف ترٲیِتھ تہٕ چھٔلۍ چِیٖرۍ پَتہٕ اَتھٕ سۭتی اَگَر مۄٹ آسہِ زیادٕ کانٛہہ پَلَو بیٚیس چھِ دَپان اَتھ کَر تھَپھ تہٕ چِیٖران چھِ تیٚلہِ سُہ تہٕ چیٖور تہٕ پَتہِ کٔر کٲم نیٚبرٕ کَنہِ ہیٚکو نہٕ ترٲوتھٕے زیادٕ تاپَس نیٚبَر کُن چھَتہٕ نیٚبَر کیازکہِ شیٖن چھُ آسان پیٚوان یا روٗد تمہِ دۄہ چھُ آسان موسَم خَراب تمہِ دۄہ چھِ کَران کٲم وٮ۪رَنڈَہَس پیٚٹھ چھِ اَسہِ پایِپ تہٕ أسۍ چھِ تراوان تٔتھۍ یا اَگَر کٲنٛسہِ گِرِل وِل چھُ آسان سُہ چھُ تراوان تٔتھۍ أسۍ چھِ مَگَر بیٚیہِ کَران کٲم بیٚیہِ چھِ أسۍ کُنہِ ساتہٕ کَران کٲم یُس پَش چھُ آسان پَشَس تٔلۍ کِنۍ چھِ آسان تِم ہُم لٲگِتھ کَرِ وَرِ تھمژٕ اٮ۪مے خٲطرٕ پَلَو ہۄکھناونہٕ خٲطرٕ ترامژٕ اجہِ رَزٕ ترامژٕ تہٕ أڈِس تہٕ تَتھ مَنٛز چھِ أسۍ ہۄکھناوان پَلَو تہٕ بَہرَس مَنٛز تہٕ چھِ أسۍ کوٗشِش کَران زیادٕ تاپَس چھِنہٕ أسۍ کُنہٕ زیادٕ پَلَو تھاوان کِہیٖنۍ اَسہِ چھُ پَشَس أندِرۍ تھامژٕ تِمے لۄکچہِ لَکچہِ رَزٕ گٔنڈِتھ تہٕ بیٚیہِ چھِ أڈِس تِم کَرِ تہِ تہٕ تِمنٕے رَزَن پیٚٹھ چھِ پَتہٕ تراوان تاپَس أسۍ چھِ دَپان زیادٕ تکیازٕ مٔشیٖد چھُ کُنہِ ساتہٕ گَژھان کینٛہہ چھُ گَژھان تاپَس مَنٛذ چھِ یِم بِلکُل خَراب گَژھان زیادٕ تاپَس مَنٛز پَلَو تہٕ بیٚیہِ کانٛہہ پَلَو آسہِ یُس زیادٕ أہَم آسہِ سُہ چھِنہٕ أسۍ بِلکُل زیادٕ تاپَس مَنٛز ہۄکھناوان کِہیٖنۍ سُہ چھِ أسۍ تھاوان شِہِلسٕے کُنہِ پَشَس وَشَس تَل تہٕ ہۄکھان چھُ توٗرۍ تہٕ کیاہ چھِ اَتھ وَنان بیٚیہِ چھِ أسۍ کَران ییٚلہِ کَملہٕ وَملہٕ آسن نہ چھَلنہٕ پَردٕ آسن چھَلٕنۍ بٔڑۍ بٔڑۍ پَلَو آسَن چھَلٕنۍ تیٚلہِ چھِ أسۍ کَران کوٗشِش أسۍ چھِ کۄلہِ نِش گَژھان اَسہِ چھِ کۄل اکھ پنسٕے گامَس مَنٛز واریاہ بٔڑۍ تَتھ چھُ آسان بیٚیہِ اصل صاف آب تٔتھۍ تٔتنی چھِ أسۍ کران کٲم تتنَس چھِ أسۍ کَران کٲم تراوان ٹَبَن مَنٛز سرف تہٕ ترایہِ کَملہٕ دۄہَس تٔتھۍ مَنٛز شامَن چھِ گَژھان دِژِکھ لَتھ وَتھ اَصل پٲٹھۍ لَتھ وَتھ یُتھٕے دِژٕکھ تہٕ اَسہِ باسہِ دِوان چھِکھ اورٕ یورٕ پھِران تہٕ دِژٕکھ لَتھ بیٚیہِ پَتہٕ چھِ کھالان بالٹی بالٹی آب کۄلہِ مَنٛزٕ تراوان ٹَبَس مَنٛز تہٕ پَتہٕ چھِ سُہ آب یُکُن سایڈَس دٕنان أسۍ چھِ زیادٕ کوٗشِش کَران سُہ یُس سُہ مُلُت آب آسہِ یَتھ مَنٛز مَل وَل آسہِ درٛامُت سۄ گانٛد وانٛد آسہِ سُہ چھِنہٕ ٲسۍ پَتہٕ کۄلہِ مَنٛز واپَس تراوان کِہیٖنۍ تکیازٕ تمہِ سۭتۍ چھُ گَژھان آب خَراب تہٕ یُکُن چھُ زٔمیٖنَس مَنٛز شرٛپیو تہٕ گوٚو اوٗرۍ زٔمیٖنَس سۭتی مۄکلیٚو ہُتھ پٲٹھۍ چھُ آب گَژھان خَراب تمہِ سۭتۍ چھِ واریاہ پرابلِم گَژھان یِم بِچٲرۍ یِم گُرَن آسَن گاڈٕ آسَن آبَس مَنٛز تِم چھِ مَران یِم چھِ آسان واریاہ ٹاگزِک یِم ڈِٹرجنٹ سرف پوڈَر وَوڈَر یِمَن چھِ آسَن کیمِکَل ویمِکَل سۭتۍ ترٲیِتھ تہٕ یِمو سۭتۍ چھِ تِم مَران یِمو سۭتۍ چھِ تِمَن واریاہ نۄقصان گَژھان أسۍ چھِ اَوے کوٗشِش کَران سُہ مُلُت آب چھِ أسۍ تراوان سایڈَس ہَمیشہِ أسۍ چھِ دَپان یہِ سرف آب ورف آب گَژھِنہٕ آبَس مَنٛز تراوُن کِہیٖنۍ تمہِ سۭتۍ چھُ آب تہِ بَچَن تہٕ بیٚیہِ چھُنہٕ آب تہِ سُہ گوٚو زایہِ گَژھُن سُہ بیٚیہِ چھِ کوٗشِش کَران تِژی ہٕنۍ آب کھالنٕچ کۄلہِ مَنٛز ییٖژاہ ہٕنۍ اَسہِ ضروٗرَت لَگہِ کیازکہِ باقٕے یُس یہِ آب چھُ یہِ بَچہِ یہِ گَژھ نہٕ خَراب کینٛہہ یِمَن کَملَن وَملَن تہِ لَتھ دِبان ہیٚور کُنے سایڈَس آب بَچاونہٕ خٲطرِ چھِ أسۍ واریاہ کوٗشِش کَران اَگَر أسۍ وٕچھو وٕنۍ آسو پَلو چھَلان اَگَر نَلقَس تل آسو چھَلان تہٕ أسۍ چھِ تھاوان اَکٲے اَکٲے بالٹیٖن رَٹان آب سۄے سۄے کَران یوٗز تِیٖتِس ٹَایمَس چھِ أسۍ نَلقہٕ تھاوان بَنٛد اَتھ گَژھنہٕ آب گَژھُن زایہِ کِہیٖنۍ یا کۄلہِ پیٚٹھ اَگَر أسۍ چھَلَو پَلَو تہٕ أسۍ چھِ سایڈَس چھَلان تِژِی تِژِی ہٕنۍ کھالان کۄلہِ مَنٛز آب ییٖژاہ ہٕنۍ ضوٚرت لَگہِ کیازکہِ آب گَژھنہٕ زیادٕ زایہِ گَژھُن کینٛہہ یہِ چھُ کۄناہ تہٕ بیٚیہِ چھُ یہِ غَلَط تہِ اَگَر اِخلٲقی طور تہِ وٕچھو یہِ چھُ غَلَط مَذہَبی طور وٕچھو یہِ چھُ غَلَط یہِ چھُنہِ ٹھیٖک کینٛہہ کہِ آب زایہِ کَرُن تہٕ بیٚیہِ چھِ أسۍ زیادٕ تَر یِہٕے گَرے اِندرٕ کَنے چھَلان پَلَو تہٕ بیٚیہِ سِنٹٮ۪کسَن وِنٹٮ۪کسَن چھِ اَسہِ لٲجمٕژ اَکٲے سِنٹٮ۪کٕس تکیازِ ہُتھ مَنٛز چھُ روزان بٔلۍ آبا جَمَع پَتہٕ پیٚوان سُہ ییٚلہِ نہٕ یوٗزٕے گَژھان چھُ تیوٗتاہ تہٕ پَتہٕ پیٚوان سُہ خَراب آب ژھٕنُن دۄیہِ دُہۍ وُہہِ دۄیہِ کٔڑِتھ پیٚوان سۄ صاف کَرٕنۍ أسۍ چھِ اَکٲے تھاوان تمکُے کَران اصل پٲٹھۍ یوٗز تہٕ مۄکلاوان سۄے یہِ چھُ آب زایہِ کَرُن چھُ واریاہ غَلَط تہِ أسۍ چھِ واریاہ کوٗشِش کَران آب بَچاونٕچ شُکرِیہ